أسۍ ہٮ۪کو یِتھٕ کٔنۍ سِوِج بھارَت اَبھیانَس مُتعلِق ؤنِتھ کہِ یُس یہِ سِوِج بھارَت ابھیان چھِ أمۍ سۭتۍ پٮ۪وو اَسہِ واریاہ اِمپیکٹہٕ تِکیٛازِ یُس یہِ سِوِج بھارَت ابھیان چھِ یِمو ترٛٲے گامہٕ گامہٕ ڈیسٹہٕ بِن یُس تہِ اَسہِ ژھۄٹھ چھُ نیران سُہ چھُ سورُے گَژھان کَڈان أسۍ ترٛاوان تِمَن ڈٮسٹہٕ بِِنَن مَنٛز یُس تہِ اَسہِ باتھ روٗمَن ہُنٛد آب ییٚتہِ أسۍ سرٛان ٲسۍ کَران سُہ ٲسۍ تُلان ترٛاوان تَتھ ٲسۍ آسان اَسہِ پایِپ ترٛٲومٕژ لَگومُت کوکُن دٔریاوَس کُن تِکیٛازِ یُس دٔریاوَس منٛز کۄلَن منٛز آب اوس آسان سُہ اوس آسان مۅکُر تَمہِ خٲطرٕ آیہِ اَسہِ ہوز کھننہٕ تِمَن ہوزَن ترٛٲے اَسہِ کَنہِ وَنہِ سُہ باتھ روٗمَن آب چھُ گژھان تٔتھۍ منٛز یُس تہِ بیٚیہِ گَرِ ژھۅٹھ چھُ نیران سُہ چھِ أسۍ ہٮ۪کان ڈَسٹہٕ بِنَنَن ترٲوِتھ یِتھٕ کٔنۍ گٔے یِم تہِ ضروٗر تہِ ٲسۍ تِم گٔے سِوِج بھارت ابھیان طرفہٕ پوٗرٕ